وٕنۍکیس حظ چھِ ہیڈ آف دَ سِٹیٹ چھِ یہِ اَسہِ وٕنۍکیس یِوان ہٮ۪ڈ آف دَ سٹیٹ چھِ اَسہِ یہِ وٕنۍکٮ۪س یِوان لیوٗٹِنٹ گورنَر صٲب ہٮ۪ڈ آف دَ سٹیٹ تَمہِ پَتہٕ چھِ اَصلی چیٖف مِنِسٹَر آسان یُس ہٮ۪ڈ آف دَ گورمیٚنٹ چھِ گورمٮ۪نٛٹَس آسان پٮ۪ٹھٕ ایٚڈمِنِسٹرٛیشَنَس ڈِوِجَنٕس باقٕیَس آسان پٮ۪ٹھٕ آ لیوٗٹَنٛٹ گورنَر چھِ یِوان سٮ۪نٹَر پٮ۪ٹھ کَرنہٕ سٮ۪نٹَر سٮ۪نٹَر گورمٮ۪نٛٹ پٮ۪ٹھ یِوان کَرنہٕ اٮ۪پویِنٛٹ پَتہٕ گٔے میر میر چھِ اَسہِ جُنید اعظم متوٗ ایم ایل اے چھِ اَسہِ واریاہ چھِ غلام نبی ساگر چھِ یٲسیٖن شاہ صوب چھِ طاریق کرا صوب ٲسۍ واریاہ واریاہ ایم ایل اے ٲسۍ کٲم چھےٚ گَژھان کٲم چھِ کَران روڈ آے بَناونہٕ ڈرٛینیج وغیرہ آے کَرنہٕ بیوٗٹفِکیشَن کیٛاہ جُنید جُنید صوبَن جُنید متوٗ صٲبَن یُس میر چھُ وٕنۍکٮ۪س یِمو کٔر وٕنۍکٮ۪س چھِ چَلان اَتھ بیوٗٹِفِکیشَن آف لال چوک کوٚرُکھ تَبدیٖل اَکھ سُہ چھِ نہ ٹیوٗرِسٹ ہاٹ سٕپاٹ تور ییٚمہِ سۭتۍ ٹیوٗرِسٹ گژھن اَٹرٛیکٹ یہِ آیہِ واریاہ اَصٕل اَکھ اِقدام تُلنہٕ برٛونٛٹھ کُن